بہٕ چھَس یَژھان وَنُن یِم زَن کَلچرَل تہٕ سوشَل ٹریڈِشَن چھِ بانٛڈی پوٗر ڈِسٹرکَس منٛز لنٛگویج ییٚتہِ چھُ بولنُک اَکھ طریٖق الگ یِم زَن اَسہِ کٲشُر چھِ أسۍ چھِ سیوٚد کٲشِر پٲٹھۍ کَتھ کَران ییٚتہِ چھُ بیٛاکھ اَکھ گُریز ویلی بانٛڈی پورَس منٛز یِوان بٔڑ بار ویلی ماننہٕ تَتھ منٛز چھِ یِوان شیٖنہ باشاہ بولنہٕ تِم چھِ گُرز بوٗلۍ کَران تَتھ منٛز بیٚیہِ یُس زَن یہِ سون رٔلیٖجَن چھُ ییٚتہِ چھُ أسۍ مُسلمان بَسان بٔکروال چھُ بَسان گوجَر چھِ بَسان بیٚیہِ زَن ییٚتِکۍ یِم زَن لوٗکھ چھِ تِم چھِ روزان زیادٕ پَہمَتھ چھِ تٕم روزان ییٚتہِ چھِ اَکھ علاقہٕ تَتھ چھِ وَنان صدٕر کوٗٹ تَتہِ چھِ زیادٕ کھۄتہٕ زیادٕ لُکھ چھِ تتہِ دٔریابَس سۭتۍ وابسطہٕ روزان تَتھ منٛز حظ چھِ تِم گٲرۍ نیران گٲرٮ۪ن سۭتۍ چھِ تِم واریاہ زیادٕ یِم حظ روزان انٛگیج روزان تہٕ بیٚیہِ چھُ بیاکھ اَکھ وَنہٕ بہٕ یُس زَن یہِ آسان چھُ اَمیُک یہِ ٹریڈِشَن چھُ کَلچَر چھُ اگر سۄ یہِ چھُ واریاہ ڈِفرٛٹ یِم زَن فارِنَر چھُ ہِندُستانٕکۍ کھۄتہٕ نیبرِم یِم زَن لُکھ چھِ یہِ چھِ واریاہ کھۄت تِہنٛدِ کھۄتہٕ چھِ واریاہ الگ حظ تِۂنٛز زَبان چھِ آسان اَکھ تِہُنٛد کَلچَر چھُ آسان بیٛاکھ سون کَلچَر چھُ آمیے باپَتھ اَلگ یِوان ماننہٕ أسۍ چھِ لاگان وَندَس کانٛگٕر چھِ أسۍ تَپان پھیٚرَن چھُ لاگان سَمَاوار چاے چھِ أسۍ چٮ۪وان یا ہینٛڈی کریفٹ ییٚتہِ چھِ أسۍ بَناوان تَمام چیٖز چھِ أسۍ بَناوان ییٚتہِ چھُ آسان تَمام أسۍ چھِ کَلاے کَران یِمَن یِم زَن بانہٕ چھُ آسان تِمَن چھُ أسۍ پوش کَڑان نَقاش چھِ کَڑان یا ییٚتہِ تہِ چھُ بانڈی پوٗراہَس مَنٛز چھُ اَکھ بٔڑ جایہِ مَشہوٗر یِوان ٹریڈِشنَل اَکھ پٕلیس یِوان ماننہٕ یَتھ زَن وَنان چھِ بابا شک شُکُردیٖن صٲبُن تَتہِ چھُ آسان وۄرثہٕ چھُ تَتہِ آسان تَتہِ چھُ نیبرِم لُکھ چھِ تور یِوان گژھان چھِ تور یِوان تَتہِ چھُ دۄیہِ تہٕ دۄایے خٲر منٛگان بیٚیہِ چھِ تَتہِ نٮ۪ماز تہٕ پَران خۄدا صٲبٕنۍ عبادت چھِ کَران سُہ چھُ سٮ۪ٹھاہ مشہوٗر تور چھِ فارینٲرٕس تہِ یِوان بیٚیہِ چھِ تَتہِ بیٛاکھ اَکھ جاے وَنہٕ بہٕ سۄ چھِ گُریز ویلی مَنٛز کیٚتسُن چھُ تَتھ وَنان تَتہِ چھِ یِوان روٚپھ چھُ تَتہِ یِوان کَرنہٕ حظ اَگر کانٛہہ تہٕ بوٚڑ دۄہ چھُ آسان یا اِنٹَرنیشنَل اِنڈِپینڈنٕس ڈے چھُ آسان یا کانٛہہ تہٕ دۄہ چھُ آسان تَتہِ چھِ یِوان روٚپھ کَرنہٕ تَتہِ چھِ یِوان لَکٕٹۍ لَکٕٹۍ یِم شُرۍ زَن اَسہِ سکوٗلو منٛز پَران چھُ آسان یِم یِمَن چھُ یِوان تِم پھٮ۪رَن چھِ یِوان یِمَن لاگنہٕ تٕم جوٗڑا چھِ یِوان تِمَن لاگنہٕ پَتہٕ چھِ تِم حظ روٚپھ کَران رٔلِتھ ملِتھ چھِ تِم روٚپھ حظ کَران بیٚیہِ چھِ ییٚتہِ سٲنِس ایریاہَس منٛز چھِ بانٛڈی پوٗر ایریاہَس منٛز اَکھ بوٚڑ بار سِٹیڈیَم ییٚتہِ چھِ حَدٕ کھۄتہٕ حَدٕ کھۄتہٕ زیادٕ یوٗتھ یُس زَن ییٚتہِ چھُ سُہ چھُ اینٛگیج آسان زیادٕ پرٛٮ۪کٹِسَن منٛز گِنٛدنَس منٛز کھیل کوٗدَس منٛز مَشہوٗر تَتہِ چھِ واریاہ زیادٕ ٹرٛینِنٛگٕس یِوان دِنہٕ ایٚکٕسپیٖریَنٕس چھُ تَتہِ گژھان تٔتھی منٛز چھُ لُکھ حظ زیادٕ کھۄتہٕ زیادٕ وابسطہٕ روزان حظ